اوترٕ گٔیوس بہٕ یَتھ وٮ۪بسایٹہِ پٮ۪ٹھ أکِس یہِ چھِ ای کامٲرٕس وٮ۪بسایِٹ اَکھ یِم چھِ گَرٕ خٲطرٕ آیٹَمٕز کٕنان ہوم اٮ۪پلاینسِز مےٚ ٲسۍ چیٖز زٕ ژور اَنٕنۍ گرٕ خٲطرٕ اَکھ اوس مِکسر اَنُن بیٚیہِ اوس اِنڈکشَن کُکَر اَنُن بیٚیہِ اوس ہیٖٹِنٛگ اٮ۪لِمٮ۪نٛٹٕس اَنٕنۍ بیٚیہِ اوس گیٖزَر اَنُن بیٚیہِ اوس فرِٛج اَنُن بیٚیہِ واشِنٛگ مِشیٖن اَنٕنۍ تہٕ بہٕ وۄنۍ تُہۍ مےٚ ٲسۍ ایٚکچُؤلی نٮ۪برَے تِم آرڈَر کٔرۍمٕتۍ تھٲیمٕتۍ کاٹَس منٛز آرڈَر ٲسۍ مےٚ کٔرۍمٕتۍ کہِ آرڈَر کَرہا مےٚ ٲسۍ تِم کاٹَس منٛز تھٲیمٕتۍ وَنہِ ووتُس بہٕ گَرٕ مےٚ دِژ اَتہِ نظر اَتہِ ٲسۍ میٛٲنۍ بٲے أنۍمٕژ فرٛج تہِ تہٕ واشِنٛگ مِشیٖن تہٕ وۄنۍ یِم باقٕے ژور پانٛژھ اَیٹم ٲسۍ تہٕ یِم ٲسۍ مےٚ یِم چھِ مےٚ وٕنہِ تہِ اَنٕنۍ مگر ہُم زٕ آیٹم چھِ مےٚ کاٹ منٛز رِموٗ کَرٕنۍ اَکھ فرٛج بیٚیہِ واشِنٛگ مِشیٖن وَنہِ یہِ کِتھ کنۍ کَررٕ ہا بہٕ یی چھُ مےٚ وٕچھُن